اَسَلامُ علیکُم وَرحمتہ اللہِ وَبَرَکاتُہ میں بہٕ چھَس بانڈی پورَن روزان بانڈی پوراہَس منٛز ٹرٛانَسپوٹ چھِ واریاہ زیادٕ اَصٕل یِم چھِ ٹایمَس پٮ۪ٹھ تور واتان تَتہِ پٮ۪ٹھ چھِ نیران سومو وان وَنہٕ بہٕ تَتہِ چھِ سوموٗ نیران تَتہِ چھِ نیران ٹرٛک چھِ نیران تَتہِ چھِ بَس نیران رِکشا نیران آٹوٗ نیران وَنۍ وَنہٕ بہٕ سُہ وَنہٕ بہٕ سوموٗہس مُتعلِق کہِ سوموٗ سومو چھِ ٹایمَس پٮ۪ٹھ تور واتان تَتہِ پٮ۪ٹھ چھِ نیران زِ سُہ چھِ تراوان اَسہِ مُختلِف گامَن منٛز تہٕ آٹوٗ تہِ چھِ پنٛنٮ۪ن ٹایمَن پٮ۪ٹھ یِوان تہٕ رِکشا حظ چھِ یِوان مینلی چھُس بہٕ کھَسان بہٕ چھَس گَژھان کالیج تَتہِ پٮ۪ٹھ چھِ ترٛاوان کالیج ٹایمَس پٮ۪ٹھ